ہیٚلو کیٛاہ سا ٹھیٖکٕے چھِوا مےٚ اوس موبایل آبس گومُت مےٚ اوس سُہ ریپیر کرناوُن سُہ شیرناوُن تتھ چھے نہٕ آوازے یِوان موبایلس اگر کانٛہہ موبایلٕے چھُو تہٕ بیٚیہِ ہسا چھِ تۄہہِ کم فون چھِو کۄس کوالٹی اوپو چھُوا سیمسنگ چھُوا کم کالٹی چھِو تۄہہِ فون اوپو کۭتِس گژھ اوپو تتھ کیٛاہ گژھِ کاسٹ فون گژھِ آسُن اصل کٔژ جی بی تامَتھ پندہن ساسن کوتاہ جی بی یِیہِ کٔژ جی بی تام یِیہِ اوپو فون کۭتِس ییہِ سُہ داہ ساس وۄنۍ کٔژ جی بی چھُ سُہ اچھا اچھا ٹھیٖک ٹھیٖک اچھا گوو فایو جی گژھِ اصل اوپووے پندہ ساس تام گژھِ سُہ یہ یہ یہ چھُسا اصل تِم ایپلِکیشن بیتر چھَسا اصل پٲٹھۍ یِوان فیوچرز چھِس اصل واریاہ اچھا اچھا پُلوامہِ کٔتھ جایہِ چھُ اچھا اچھا تہٕ تتھ کیٛاہ بوڑ تۄہہِ تھومُت اچھا اچھا موبایل گیلری تۄہہِ چھِوا تۄہہِ کٔژ بجہِ چھِو صُبحن یِوان موبایل دُکانس پیٹھ اچھا ٹھیٖک اچھا ساڈ شےٚ تام چھِو شامس تُہۍ آسان ٹھیٖک ٹھیٖک وَلہٕ حَظ بہِ حَظ کرٕ کوٗشِش ہاں ٹھیٖک حَظ چھُ ٹھیٖک حَظ مےٚدوٚپ آواز واواز اصل چھِسا فیچٲرز بیتری تہٕ بہٕ نِمہٕ تیٚلہِ اوپووے پنداہ ساس تام بیٹری بیکپ کیٚاہ چھُس بیٹری بیکپ چھَ ٹھیٖک اتھ نیران اچھا اچھا بیٹری بیکپ چھُس ٹھیٖک ٹھیٖک ٹھیٖک ولہٕ بہٕ حَظ کرٕ کوٗشِش پگاہ کاہ ساڈٕ کاہ بجے یمہٕ بہٕ اور تُہۍ ٲسِو دُکانس پٮ۪ٹھے تہٕ کینٛہہ چھُ نہٕ قٕسظن منٛز ہیکوا دِتھ یہ کِنہٕ نہٕ یہِ چھُو تۄہہِ یِتھَے کٔنۍ پیمینٹ اچھا اچھا مےٚ حَظ دوٚپ قٕسطن منٛز اگر بہٕ أڑ ہنا دِمہٕ آز تہِ أڑ ہنا روزِ پتہٕ قٕسطن منٛز ہیکوا دِتھ تہٕ توَے تیٚلہِ ہیٚکہِ بہٕ ساڈٕ کاہ پگاہ یِتھ اور تہٕ اوپو فون تُلہٕ بہٕ تیٚلہِ اگر اصل فیچٲرس چھِس تہٕ تیٚلہِ حَظ تُلہٕ بہٕ سُے اوپووے ٹھیٖک حَظ ٹھیٖک حَظ تُہنٛد اِسمہِ شریف کیٛاہ حَظ تتٮ۪ن ٲسوا تُہۍ تہٕ بیٚیہِ چھِ نہ کَتھ تۄہی سۭتۍ کرٕنۍ اچھا اچھا ٹھیٖک ٹھیٖک حَظ چھُ اچھا اچھا ادٕ حَظ ٹھیٖک چھُ ارسلان محمد ادٕ ٹھیٖک حَظ چھُ ٹھیٖک حَظ چھُ ولہٕ حَظ بہٕ حَظ کرٕ کوٗشِش تہِ بہٕ یہِ واتہٕ صُبحَن داہ ساس دِمہٕ بہٕ نقدۓ پتہٕ دِمہِ بہٕ أڑ ہان پیمینٹ بیٚیہِ ساتہٕ کینٛہہ نہ حَظ چھُ وَلہٕ حَظ بہٕ حَظ یِمہٕ پگاہ تیٚلہِ ادٕ حَظ ٹھیٖک حَظ چھُ اسلام علیکُم